ہٮ۪لو ہٮ۪لو السلام علیکُم وعلیکُم السلام تۄہہِ کوٚت حظ کوٚرُو فون اَہن حظ اۭں أسۍ چھِ اٮ۪م اے گوجواری اینٛڈ سَن اَہن حظ آ ٹھیٖک پٲٹھۍ شُکُر تُہۍ چھُو ٹھیٖک اَدٕ عٲش کٔرِتھ تُہۍ کٔرِو وِزِٹ دُکانَس پٮ۪ٹھ ییٚتہِ چھِ مختلِف ڈِزایِن یہِ تۄہہِ ضٔروٗرَتھ آسِوٕ ضٔروٗرَتَن ہِنٛدۍ سٲری چیٖز چھِ ییٚتٮ۪ن اٮ۪وے گرٛام حظ چھُ اَکہٕ ونٛزاہ شَتھ وٕنۍکٮ۪س اَرداہ اَرداہ کیرٮ۪ٹ حظ اَہن حظ اۭں نہٕ حظ نَہ ریٹ چھےٚ فِکسٕڈ ریٹہِ منٛز یی نہٕ فرق کِہیٖنۍ نہٕ اَہن نُہ ژوٚوُہ کیرٮ۪ٹ میلنو تۄہہِ بِسکِٹ میلیو کایِن میلیو اَہن حظ اۭں اۭں مختلِف ڈِسَے ڈِزایِن حظ اَسہِ نِش شاپَس پٮ۪ٹھ اٮ۪ویلِبٕل اگر تُہۍ ییٚژھِو بہٕ ہٮ۪کو تۄہہِ وَٹسیپ تہِ کٔرِتھ تُہۍ دِیِو مےٚ پَنُن وَٹسیپ نمبَر بہٕ ہٮ۪کو تۄہہِ ہٲوِتھ تٔمی پٮ۪ٹٲ پٮ۪ٹھ تُہۍ ؤنِو مےٚ تۄہہِ کَتھ منٛز چھُو رینٛج کیٛاہ چھُو تۄہہِ اَہن حظ سُہ حظ چھِ پوٚز کَتھ تہِ سٮ۪ٹ چھُو تُہۍ وَنان آیٹ لیٖسٹ فور لیکھ رُپیٖز ہَہ ژورَن لَچھَن تام ہَہ اَہن حظ اِیٖزِلی گژھِ کیٚنٛہہ چھُنہٕ پرواے تُہۍ کٔرِو وِزِٹ بہٕ ہاوو تۄہہِ کَتھ پیٹٲرنَس منٛز گژھیو تۄہہِ مطلب اَتھ چھِ واریاہ پیٹٲرٕن اَکھ چھُ مُغلے اعظم چھُ یِوان رانی ہار چھُ یِوان بیٛاکھ چھُ یِوان چو چوکَر سٮ۪ٹ چھُ یِوان تۄہہِ کَتھ ہِوِس پیٹٲرنَس منٛز رانی ہار مَہ میلیو تۄہہِ کُنُے زوٚن کیٚنٛہہ رانی ہارَس سۭتۍ چھُو تۄہہِ جھوٗمَر تہِ تَتھ سۭتۍ چھےٚ تۄہہِ ماتھا پٔٹی تہِ تَتھ سۭتۍ میلیو تۄہہِ رِنٛگ اَکھ تہِ یہِ چھُ ونٛنہٕ یِوان ہار مگر ہارَس سۭتۍ چھِ یِم چیٖز آسان ضٔروٗری اَہن حظ اۭں تہِ حظ اَہن حظ نَہ نَہ نَہ نَہ ژورَن لَچھَن تام کَتہِ گژھن بٔنٛگرِ تہِ تَتھ منٛز آ یِتھ پٲٹھۍ کیٛازِ یِن نہٕ مگر سُہ یی لایٹ ویٹ ہلکہٕ حظ بَنہِ تہٕ مگر کوٗتاہ ہلکہٕ چھُو تُہۍ وَنان دۄن لَچھَن تام چھُو تۄہہِ تیٚلہِ سٮ۪ٹ بناوُن تہٕ دۄن لَچھَن بَنَن بٔنٛگرِ یِہوٚے یہِ چھِ سیوٚدُے کَتھاہ یوٗتاہ کَم وَزَن آسہِ تیوٗتاہ گژھِ نہٕ ٹِکاو کِہیٖنۍ سُہ چی اَہن حظ آ واجہِ چھےٚ مختلِف کاک ٹیل آ آ ییٚتہِ چھِ ڈایمنٛڈ رِ ڈایمَنٛڈٕچ رِنٛگ تہِ چھےٚ اٮ۪ویلِبٕل تۄہہِ چھُو کاک ٹیل ضوٚرَتھ سُہ تہِ چھُو اٮ۪ویلِبٕل تۄہہِ چھُو فیوٗجَن رِنٛگ ضوٚرَتھ سۄ تہِ چھےٚ اِٹیلِیَن چھےٚ سۄ تہِ چھےٚ تۄہہِ مختلِف ڈِزاینَن ہِنٛز ڈَ نَہ نَہ نَہ اِٹیلِیَنَس منٛز چھِ فرق گژھان تھوڑا أسۍ چھِ ییٚتی